اَگر أسۍ وُچھو ٹیٚکنالجی واتنو ہر أکِس اِنسانَس فٲیدٕ تہٕ یِتھٕے کٔنۍ یُس یہِ سون یُس یہِ بُزَرٕگ طبقہٕ چھُ یِمن تہِ آو اَمہِ سۭتۍ واریاہ فٲیدٕ ییٚلہِ اکھ مُلازِم یا اکھ نَفر رِٹیر چھُ گژھان تہٕ تٔمِس چھُ نہٕ پَتہٕ آسان دۄہَس کارا وارا کِہینۍ تہٕ سُہ چھُ پَتہٕ اینجایمیٚنٹ خٲطرٕ ٹی وی یس کُن لگان یا وُچھِ موبایِل کٔرِنۍ اِستعمال اِنٹرنیٹ چلاوِ تہٕ سُہ ہیٚکہِ پَنٕنۍ خوشی ہِنٛدۍ یِم لَمحے أتھۍ پٮ۪ٹھ گُزٲرِتھ ٹی وی یَن تہِ کوٚر واریاہَس حدَس تانۍ یِمَن سانٮ۪ن بُزرگن یُس یہِ ایٚنٹرٹینمیٚنٹُک سمان چھُ فراہَم تہٕ یِتھٕے کٲٹھۍ اِنٹرنیٹَس پٮ۪ٹھ چھِ آز آسان یِم اَکثر وُچھان یِمے کٲشِر ڈرامہ تہٕ یا کانٛہہ تہِ سُہ سیٖریَلہ یُس یِمن پَنٕنہِ چویسہِ ہُند آسہِ گوٚو یِمن چھُنہٕ پیٚوان ییٚلہِ دۄہلہِ چھُ آسان اَکثر یِمن گرن اَندر کٕہٕنۍ کَتھہِ باتھہِ چھُنہٕ آسان ہُہ یِم چھِ أتھۍ ٹیٚکنالجی ہِنٛدِس یِمن ذٔریعن تُلان فٲیدٕ یِم چھِ بوزان ریڈیو أتھٕے یا وُچھن ٹی وی پَہرا یا چلاین موبایِل تہٕ یِمن تہِ چھُ بَڑٕ خُوشی خُوشی دۄہ گُزاران یِمن چھُنہٕ کانٛہہ تہِ یِمن باسان تَنہٲیی کیٚنٛہہ یِمن چھُنہٕ باسان أسۍ گٔے بور کیٚنٛہہ پَنُن یہِ زنٛدگی ایٚنجاے کرنہٕ خٲطرٕ چھِ یِم ٹیٚکنالجی نِش برپوٗر فٲیدٕ تُلان